بہٕ ہسا اوسُس پران تہٕ مےٚ آیہِ دؠماغس منٛز بہٕ ژٕنہٕ پرُن ترٛٲیِتھ پتہٕ ہسا ییٚلہِ مےٚ دۄن ژورَن ریٚتن ژھون پرُن ترٲیِتھ تہٕ مےٚ باسیٚو نہ پرُن چھُ واریاہ زیادٕ اَصٕل گژھِ مطلب گۄڈٕ پرُن پتہٕ چھُ مطلب کینٛہہ تہِ جاب واب چھُ پتہٕ ہؠکان مِلِتھ اَصٕل پٲٹھۍ مطلب پنُن روزگار ہؠکو پتہٕ پانہٕ پنٕنیٚو اتھو ہؠکو پتہٕ کمٲیِتھ تہٕ اس لیے ییٚلہِ مےٚ پرُن ژھوٚن ترٲیتھ تہٕ مےٚ ہسا باسیٚو پتہٕ نہ پرُن چھُ واریاہ اَصٕل چیٖز اکھ تہٕ پتہٕ ہسا لوگ مےٚ نے نیے بیٚیہِ پرُن تہٕ ییٚلہِ مےٚ پرُن ژھٕنیٚو ترٛٲیِتھ تہٕ سۄ ٲس مےٚ بٔڑ بارٕ غلطی گیے مےٚ سۄ مطلب پننہِ زنٛدگی منٛز ٲس مےٚ سۄ بٔڑ غلطی مےٚ ژھٕنیٚو پرُن ترٛٲیِتھ وۄنۍ ہسا چھُس بہٕ بیٚیہِ پران نیے